السلام علیکُم بہٕ چھُس اولا ہَس پٮ۪ٹھ تۄہہِ یہِ یژھان وَنُن یۄس تُہٕنٛز ایٚپلِکیشن بہٕ چھُس تۄہہِ اتھ ریٚگُلَر کَسٹَمَر گۄڈٕ وَنہو تۄہہِ بہٕ یہِ بہٕ چھُس روزان ڈِسٹڑک شُپیَنَس مَنٛز وَنُن چھُ مےٚ یہِ زِ مےٚ ٲسۍ ییٚتنَس نَزدیٖکھٕے چھُ مےٚ ییٚتنَس اکھ ٹیورِسٹ جاے نہَ اۄتنَس اوس اَسہِ گَژھُن تہٕ أسۍ چھِ زٕ ترٛےٚ نَفَر پانٛژھ ژور نَفَر چھِ أسۍ مَگَر مےٚ چھُ تۄہہِ یہِ چیٖز چھُ سَو تۄہہِ بہٕ یژھان وَنُن یہِ چھُ نہٕ زیادٕ دوٗر ییٚتہِ پیٚتھٕ کینٛہہ یہِ آسہِ کِلوٗ میٖٹَر زیادٕ کھۄتہٕ زیادٕ پَنٛداہ یا وُہ کِلوٗ میٖٹَر آسہِ زیادٕ دوٗر چھُ نہٕ یہِ کینٛہہ وۄنۍ ؤنتو تُہۍ مےٚ اَگَر أسۍ ژور نَفَر گَژھو یتھ زَن اَسہِ لَکٕٹۍ کیب لَگہٕ بٔڑ کیب نہٕ کینٛہہ ژورَن نَفرَن ہنٛدۍ خٲطرٕ ٹھیٖک روزِ تہٕ بیاکھ اتھ کوتاہ ہیٚیِو تُہۍ کیاہ کِراے ہیٚیِو تُہۍ اتھ کِتھ پٲٹھۍ چھِو تُہۍ اتھ چارجِز ہیٚوان تہٕ یۄس یہِ بیاکھ گٲڑ یۄس یہِ بٔڑ چھِ آسان یتھ مَنٛز شیٚے چھِ فِٹ گَژھان تَتھ کیاہ کِراے وِراے چھِو تُہۍ ہیٚوان تَتھ مَنٛز اَگَر أسۍ ژور نَفَر اَگَر أسۍ شیٚے واجنہِ گاڑِ مَنٛز گَژھو تَتھ کوتاہ ہیٚیِو تُہۍ نَفَر آسَو أسۍ ژورے اَگَر أسۍ آسو تَتھ کوتاہ ہیٚیِو تُہۍ تہٕ اَگَر وۄنۍ أسۍ ژورَن واجنہِ یُس ژورَن ہٕنٛد خٲطرٕ چھِ یِہے گٲڑ نِمہ ہون تَتھ کوتاہ ہیٚیِو تُہۍ یِمَن پیٚیہ اَکٕے ریٹ کِنہٕ یِمَن پیٚن اَلَگ اَلَگ ریٹہِ بیٚیہِ ؤنتو تُہۍ مےٚ بیاکھ چیٖز تُہۍ ؤنتو مےٚ یُس زَن یِم گاڑِ چھِ ژور واجنہِ شیٚے واجنہِ یِمَن چھِ آسان مایلیج وایلیج یا باقٕے چیٖز سُہ چھا یِم سیم دِوان کِنہ یِم چھِ اَلَگ اَلَگ دِوان تہٕ اَگَر وۄنۍ اَسہِ ژورَو بَجاے یہِ شیٚن ہِنٛز گٲڑ نِمو تَتھ مَنٛز زن آسن شیٚے نَفَر تیٚلہِ تہِ پیٚیہِ اَسہِ سوٚے ریٹ دِنۍ اَگَر تَتھ مَنٛز ژورے آسن کِنہ تیٚلہِ پیٚیہِ اَلَگ ریٹ دِنۍ یی اوس مےٚ تۄہہِ نِش زانُن تکیاز مےٚ چھُ تۄہہِ پٮ۪ٹھ بَروسہٕ بہٕ چھُس اَکثَر تُہٕنٛزٕے کیب ییٚلہِ تہِ مےٚ بُک آسہِ کَرُن کُنہِ جاے آسہِ گَژھُن یا کینٛہہ بہٕ چھُس تُہٕنٛزٕے کیب کَران بُک تَوے موٗجوب سَمجھ مےٚ بہتَر مےٚ دوٚپ بہٕ وَنہو تۄہے تُہۍ ؤنِو مےٚ اتنس تُہۍ کیاہ چھِو کَران تہٕ تُہُنٛد کیاہ چھُ اتنَسَن یہِ پروسیٖجَر کیاہ چھو تۄہہِ کمہِ حِساب چھو تُہۍ کِراے وَغیرہ ہیٚوان تہٕ مےٚ اوس ییٚتنَس نَزدیٖک گَژھُن مےٚ چھُنہٕ زیاد دوٗر گَژھُن کینٛہہ اتھ مَنٛز چھِ اَسہِ فیملی میٚمبَرٕے یٲتۍ اَگَر أسۍ ژور گَژھو تیٚلہِ چھِ أسۍ فیملی میٚمبَر ژورے تہٕ تیٚلہِ گَژھو أسۍ تِتی وۄنۍ اَگَر تُہۍ دٔپِو نہَ ہَسا شیٚن ہٕنٛز تہِ ہَسا پیٚیہِ سوٚے کِراے یۄس ژورَن ہٕنٛز پیٚیہِ اَگَر تُہۍ بٔڑ کیب نِیِو تیٚلہِ چھُ مُمکِن تیٚلہِ ہیٚکن مےٚ فرنڈ اکھ زٕ تہِ ٲسِتھ سۭتۍ تیٚلہِ نِمَکھ بہٕ تِم تیٚلہِ اَنَکھ بہٕ پانَس سۭتۍ تِم تہِ تہٕ مَگَر امہ خٲطرٕ چھُس بہٕ یی یژھان زانُن اَگَر مےٚ تُہی ؤنہِو تۄہہِ کیاہ چھَو کِراے وِراے تمہِ پَتہٕ ہیٚکہٕ بہٕ ڈِسایڈ یہِ کٔرِتھ زِ مےٚ کیاہ پَزِ کَرُن بہٕ نَما ژورَن ہِنٛز کِنہ بہٕ نِمہ شیٚن ہِنٛز اِسلیے یُتھٕے تُہۍ یہِ میٚسیج وٕچھِو تُہۍ کٔرزیٚو مےٚ رِپلاے تُہۍ ؤنزیٚو مےٚ واپَس وۄنۍ ٲسۍ باقٕے تہِ ییٚتنَس چھِ مےٚ باقٕے تہِ یِم مےٚ وٕنکیٚن ؤنِتھ ہیٚکہَن یا یِم ہیٚکہَن یِتھ اُوبَر وٲلۍ چھِ یا باقٕے چھِ مَگَر تکیاز بہٕ چھُس اَکثَر تۄہے سۭتۍ اولا ہَس سۭتی کٲم کَران اِسلیے سَمُجھ مےٚ بہتَر بہٕ وَنہو تۄہے تکیاز تۄہہِ سۭتۍ ییٚلہِ بہٕ اَکثَر بیشتَر یۄتَن تہِ بہٕ گَژھان چھُس بہٕ چھُس تۄہے سۭتۍ گَژھان تہٕ تمہِ موٗجوب چھُ مےٚ تۄہہِ پٮ۪تھ بَروسہٕ آمُت اصٕل مےٚ وُچھ یۄس تُہۍ سروِس چھِو دِوان سۄ چھِ آسان اصٕل سروِس تتھ منٛز چھُنہٕ مَسلہٕ آسان کِہیٖنۍ تہِ وۄنۍ کوٚر مےٚ صرف ایٚمے موٗجوب وٕنکیٚس تۄہہِ یہِ میٚسیج زِ مےٚ گَژھِ ہا یہِ پرایِس کیاہ چھُو تُہۍ کتھ کیاہ چھو تُہۍ ہیٚوان کِراے یہِ گَژھِ ہا مےٚ ویرِفاے گَژھُن تاکہِ بہٕ ہیٚکہ ہا تمے حِساب پَتہٕ مشور پٕلین کٔرِتھ زِ بہٕ کیاہ کَرٕ کٔژ نَفَر گَژھو کیاہ کَرو باقٕے اتھ مَنٛز یُس یہِ ژورَن نَفرَن ہِنٛز بہٕ اوسُس دَپان اَگَرَے شیٚن نَفرَن ہٕنٛز تُلو تیٚلہِ ہیٚکو أسۍ کھیٚن چیٚن تہِ تُلِتھ دۄن نَفرَن ہٕنٛز جاے ہیٚکہِ پَتہٕ ریٚٹِتھ کھیٚن چیٚن تہٕ تَتھ مَنٛز گَژھِ نہٕ سہُ تَنٛگ وَنٛگ گَژھو نہٕ کینٛہہ مَطلَب سُہ چار یا سُکہ چھُ تَتھ مَنٛز کھَسان تہِ گَژھِ نہٕ کِہیٖنۍ تہِ یہِ تھاوو دۄن نَفرَن ہٕنٛدِس سیٖٹَن پٮ۪ٹھ تھاوو یُہے سامان کھیٚنُک ویٚنُک وۄنۍ اَگَر أسۍ ہہُ لَکٕٹۍ اکھ نِمو تَتھ مَنٛز چھِ تیٚلہِ اَسہِ پتہٕ تٔتی کھیٚنُک باقٕے سامان تہِ چھ اَسہِ تٔتی وٕچھِنۍ تَتہِ چھُ نہٕ تیوٗت حِساب کینٛہہ زِ پَتہ بَنہِ تَتہِ کھیٚنُک ویٚنُک یا اَسہِ چھَ نہٕ زیادٕ نٮ۪برِم کھیٚوان کینٛہہ أسۍ چھِ گَرے بَناوان پَننٕے أسۍ چھِ زیادٕ پَسَنٛد تی کَرَن کھیٚون تمے موٗجوب دوٚپ مےٚ بہٕ وَنہو تۄہہِ یہِ چیٖز وۄنۍ کٔرزیٚو تُہۍ مہربٲنی کٔرِتھ تُہۍ ؤنۍ زیٚو مےٚ یہِ تہٕ یوٗتاہ جَل لَگ بَگ چھُ یہِ اَسہِ پٕلین کوٚرمُت آز گوٚو ژوٗرِم لَگ بَگ چھُ اَسہِ یہِ پٕلین یُہے سَتھ ٲٹھ مہَ گَژھو أسۍ سَتھ ٲٹھ یمہِ دۄہ آتھوار ٲٹھ چھُ یِوان آتھوار اۭٹھمہِ گَژھو أسۍ اِنشاءاللہ تیٚلہِ تہٕ وۄنۍ چھُس بہٕ تُہٕنٛدسٕے یتھ پراران بہٕ وٕچھِ مےٚ کیاہ باسہِ پَتہٕ ٹھیٖک کُس ہیٚکو أسۍ کٔرِتھ یہِ ہیٚکوَ ژورَن ہُنٛد کٔرِتھ کِنہ أسۍ ہیٚکو یہِ تکیازِ اَگَر ریٹُک چھُ تھوڑا پرایسُک چھُ تھوڑا مَسلہٕ بہٕ وٕچھِ کتھ مَنٛز گَژھِ مےٚ ایٚڈجَسٹ بَجَٹ تکیاز مےٚ چھُ بَجَٹ اتھ پَننہِ حِسابہ کینٛہہ بَنومُت یُس مےٚ تتھ بَجٹَس مَنٛز پَتہٕ یمو دۄیَو مَنٛز یِی سُے کَرَن بہٕ آرڈَر تہٕ اِسلیے مہربٲنی کٔرِتھ کٔر زیٚو تُہۍ تھوڑا جَلدی پَہَنۍ